اَسَلامُ علیکُم أسۍ ییٚلہِ اٮ۪لٮ۪کشَن ترٛاوَان چھِ اَسہِ چھُنہٕ کِہیٖنۍ تہِ حٲصِل یِوان تَمہِ سۭتۍ چھُ واریاہ مُشکِلات تہِ یِوان ییٚلہِ زَن أسۍ ووٚٹ تراوان چھِ پَتہٕ چھُنہٕ أسۍ کانٛہہ تہِ حٲصِل یِوان کانٛہہ تہِ نہٕ کانٛہہ کٲم کَرِ رٕژ پَہَن کٕہیٖنۍ تہِ چھُنہٕ کَران اَسہِ چھُ نہ چھُ مِلان أسۍ کینٛہہ بیٚیہِ چھُ اَسہِ واتان واریاہ مُشکِلات اٮ۪لٮ۪کشَنَس منٛز